بہٕ ہسا چھُس زانن واریاہ تہِ کینٛہہ ویٖڈیو گیمَن مُتعلِق مےٚ ہسا چھِ پنٕنِس موبایل فونس پؠٹھ واریاہ ویٖڈیو گیم گِنٛدمٕژن مثلن زِ پبجی چھِ مےٚ گِنٛدمٕژ فری فایر چھِ گِنٛدمژ کلش آف کلانٕز چھِ مےٚ گِنٛدمژٕ اَمہِ بغٲر بغٲر تہِ ہسا چھِ یِم مےٚ واریاہ گیمہٕ گنٛدمَژ یِم ہسا چھِ أسۍ تمہِ ساتہٕ گِنٛدان ییٚمہِ ساتہٕ ٲسۍ انسان بور گژھِ یا کانٛہہ ٹؠنشن آسہِ بیٚیہِ تہِ حظ چھِ یہِ واریاہ مُتعلق أسۍ گنٛدان بہٕ ہسا چھُس یِم اَوے یِم پسنٛد کران یِم گیمہٕ یِمن یِم گریفِک چھِ آسان تِم ہسا چھِ ریلسٹِک آسان